ہٮ۪لو اسلامُ علیکُم اے مےٚ حظ اوس یہِ زٔمیٖن کھنٛناوُن تُہۍ ہیٚکوا تَتھ کٔرِتھ کیٚنٛہہ تَتھ حظ لَگَن زٕ ژور دۄہ

ٹھیٖک حظ چھِ اَد حظ